یُس سون گام چھُ اَتھ منٛز چھَس بہٕ وُچھان مطلب واریاہ لُکھ چھِ تِم یِمن یہِ پھۄکہٕ ماز چھُ واریاہ کھوٚتمُت تِم نہ چھِ ہیٚکان سَہل سَہل پٔکِتھ نہ چھِ ہیٚکان کُنہِ جایہِ بیٚہہ بِہتھ یِتُھے کُنہِ جایہِ نیرَن صِرف چھِ وَنان أسۍ تھٔکۍ أسۍ چھِ نہٕ ہیٚکان پٔکتھٕے شانش چھِ کھسان مطلب کہِ یہِ پرابلِم چھِ واریاہن یہِ ویٹُک پَتہٕ چھَس بہٕ وُچھان صبُحٲے چھےٚ سَکھ بہٕ وُچھان واریاہ لُکھ کیاہ یِم ایٚکزرسایِز کرنہِ چھِ گژھان تِم چھِ دَپان أسۍ چھِ گژھان صبُحٲے بہٕ چھَس آسان تَمہِ ساتہٕ شینگتھٕے تِم چھِ آسان دَپان أسۍ چھِ گژھان صبُحٲے تَمہِ ساتہٕ جنگل اَسہِ چھُ جنگل نزدیٖکھٕے گژھان چھِ تور تَتہِ پٮ۪ٹھ چھِ یِوان بیٚیہِ واپَس تَمہِ ساتہٕ چھِ نہٕ آسان بِضٲتی گاڑِ واڑِ کِہینۍ ییٚتہِ چھِ سَڑکن پٮ۪ٹھ پَکان اَصٕل پٲٹھۍ مےٚ باسیو ییٚتہِ ہسا چھِ اسہِ یہِ یُس اسہِ یہِ پھۄکہٕ ماز چھُ اَسہِ باسیٚو اَمہِ سۭتۍ فرق اَسہِ چھُ یہِ تھوڑا وَسان بیٚیہِ وُچھ مےٚ أڈۍ تِم چھِ دَپان أدرکھ تریش گژھِ چینۍ دوہے دوہے اکھ گِلاسہٕ ییٚمہِ سۭتۍ یہِ پھۄکہٕ ماز وَسہِ أڈۍ بوٗز مےٚ وَنان تِم چھِ دَپان لیمب گژھن کھیٚنۍ لیمب سۭتۍ تہِ چھُ وَسان بیٚیہِ ٲسۍ دَپان لٲر تہِ گژھن کھنۍ ییٚتہِ چھِ لٲرو سۭتۍ زٲیِلان بیٚیہِ چھِ دَپان سَبزی گژھن زیادٕ کھیٚنۍ أڈۍ لُکھ وُچھ مےٚ تِم چھِ یِمن یہِ پھۄکہٕ ماز چھُ تِم چھِ نہٕ مانٲنی ماز واز کیٚنہہ کھیٚوٚن دَپان چھِ نہ نہ أسۍ ویٚٹھو بیٚیہِ یِتھٕے پٲٹھۍ چھُ واریاہ کیٚنہہ